ٲلسلام علیکُم آ سرتاج صٲب چھو حظ یُس حظ ڈریوری کران چھ حظ آ جناب اسہ حَظ چھُ ایٚکٕسکرشن گژھُن حظ گرِکٮ۪ن حظ سۭتی مےٚ حظ چھ پورٕ فیملی سۭتی حظ بیٚیہ حظ چھ مےٚ فرینڈ تہ سۭتی حظ اسہِ حظ چھ پٕلان حظ أسی گژھو دۅن ترٛین دۅہن پٮ۪ٹھ حظ اسہ چھُ گژھن پہلگام تَتہ پٮ۪ٹھ گژھن اسہ بیتاب ویلی چھ گژھن حظ کۅکرناگ چھ گژھن ویریناگ چھ گژھن حظ اسہِ حظ چھُ واریاہ بوٚڑ پٕلان حظ دۅن ترٛین دۅہن پٮ۪ٹھ حظ چھُ گژھُن اسہِ تُہۍ ؤنِو اسہِ لگ بَگ تُہۍ کۭژاہ کِراے ہیٚیِو توٚتانۍ اسہِ نہ حظ سُہ چھ گژھن زیادٕ کَم پہن کٔرو وۅنی کینٛہہ تُہۍ نہ نہ تھوڑا کٔرِو کم پہن آ شُپین پٮ۪ٹھ حظ چھُ گژھن بلکُل شُپین پٮ۪ٹھ چھ گژھن اسہِ چلو حظ ٹھیک چھُ السلام علیکُم